گۄڈنٮ۪تھٕے گٔے کَشمیری بیٚیہِ چھِ گُجراتی بیٚیہِ چھِ مَراٹھی بیٚیہِ چھِ ہِندی بیٚیہِ چھِ اردوٗ بیٚیہِ چھِ پہاڑی بیٚیہِ یِم باقٕے واریاہ واریاہ لَنگویج چھِ مےٚ چھ اِژاے پَتہ بیٚیہِ یِم باقٕے چھِ تِمو مَنز چھِ مطلب اِنگلِش چھِ ییٚتہِ وننہٕ کَران بیٚیہِ چاینیٖز تہِ چھِ أڑۍ کَران عربِک تہِ چھِ أڑۍ کَران یُس مطلب ییلہِ لِنگوِسٹِک ڈایؤرسِٹی مطلب یہِ چھُ واریاہ اَکھ اَہم کردار کَران یہِ پِلے مطلب یہِ چھِ واریاہ ضروٗری حصہِ لٮ۪نگویٚج ڈایؤرسِٹی چھِ لِنگوِسٹِک ڈایؤرسِٹی چھِ مطلب ہیلٕپ کَران اَسہِ باقٮ۪ن یِمَن سۭتۍ کومِنِکیٚٹ کَرنَس یہِ تہِ چھِ آسان پَننِس پانَس مَنز اَکھ سِکِل مطلب ییٖژاہ ییٚمِس اِنسانَس اصل لٮ۪نگویج تہ تگان زبان تَگان بولٕنۍ سُہ ہیکہِ تیوٗت بوٗلِتھ کُنہِ تہِ کَنٹری مَنز کُنہِ تہِ طبقہٕ قٮ۪ن لوٗکَن سۭتۍ مطلب تٔمِس ہیٛکہِ نہٕ کُنہِ قٕسمٕچ پرابلم گٔژھِتھ کِہیٖنۍ سُہ ہیکہِ مطلب کُنہِ تہِ جایہِ مطلب یہِ تہِ چھِ مطلب اَکھ یہِ قٲبلِیَت اَکھ زَہانَت اِنسانَس مَنز ییٚمِس یٖژاہ لَنگویجہٕ تَگَن کُنہِ تہِ قٕسمٕچ مطلب یہِ چھِ واریاہ اہم یہِ چھِ واریاہ مطلب اصل تہِ بیٚیہِ اَمہِ سۭتۍ چھِ گَژھان مطلب پرٮ۪تھ کُنِچ مطلب کَنٹری ہٕنز ڈیولَپمٮ۪نٹ تٔمِس اِنسانَس مَنز تہِ اَکھ پٔرسٕنَل ڈیولَپمٮ۪نٹ تہِ گَژھان کَنٹری ہٕنز ڈیولَپمٮ۪نٹ تہِ چھِ اِتھ کٔنۍ گَژھان مطلب ییٚمِس ییٖژاہ لٮ۪نگویج آسَن سُہ ہیکہِ پَننہِ کَنٹری تیوٗتاہ برونہہ کَنہِ کُنہِ تہِ سۭتۍ ییلہِ سُہ ہیٚکہِ کَمیونٕکیٹ کٔرِتھ سُہ ہیٚکہِ رِپریزَنٹ کٔرِتھ پَنٕنۍ کَنٹری پَننہِ کَنٹری ہِندۍ وِوٕز تہِ ییٚمہِ سۭتۍ واریاہ کیٚنٛہہ مِلہِ پَننہِ کَنٹری پانَس تہِ چھِ پٔرسٕنَل ڈیولَپمٮ۪نٹ اَکھ گَژھان مطلب تٔمِس چھِ آسان تیٖژھ لَنگویج پاے تہٕ تٔمِس تہِ چھِ تِم وٕچھان کہِ ییٚکیاہ یہِ آسہِ واریاہ زیادٕ قٲبِل بیٚیہِ چھِ سارنٕے سۭتۍ اِنٹریٚکشَن گَژھان تٔمِس مطلب یہِ چھِ کَران واریاہ مدد اِنسانَس أکِس تہِ تہٕ کَنٹری تہِ